وعلیکُم السلام آ ؤنِو حظ آ آ ؤنِو حظ

آ ٹھیٖک ؤنِو حظ اَسہِ نِش میلہِ ہر کانٛہہ سَبزی تُہۍ ؤنِو تۄہہِ کیٛاہ چھِو نِنۍ اَسہِ نِش چھِ ہر کیٚنہہ چھِ مُجہِ چھِ یہِ تُہۍ نیٖیِو ہاکھ چھُ لٲر چھِ ییٚمہِ دۄہ نِیِو ییٚتہِ چھِ واریاہ واریاہ کیٚنہہ چھُ گَنڈٕ وَنڈٕ تِم بَنن سٲری ٹَماٹر بَنن آ ٹھیٖک چھُ آ ٹھیٖک سُہ تہِ بَنہِ آ آ سورُے اَوا اَوا

اَوا تِم تہِ چھِ اَوا اَوا تِم تہِ بنن اۭں آ تۄہہِ گژھِ تُہۍ ییٖزیو تہٕ اَوا اَوا تۄہہِ کرو پَتہٕ ڈِسکاوُنٛٹ تہٕ کیٚنہہ چھُنہٕ

آ ؤنِو حظ ییٚلہِ ژٲرِو تۄہہِ یہِ پَتہٕ وٕچھُو ییٚلہِ فرٮ۪ش آسہِ اَصٕل آسہِ تہٕ کرو کوٗشِش أسۍ کیٚنہہ چھُنہٕ کیٚنہہ چھُنہٕ تۄہہِ دِمہو آ ٹھیٖک اَوا آ تۄہہِ اَنو اوٗرۍ تُہۍ ؤنِو مےٚ آٹُوَس منٛز اَنہٕ بہٕ اوٗرۍ بہٕ اوسُس ریڈِ منٛز کٕنان گۄڈٕ وۄنۍ چھُس بہٕ آٹُوَس منٛز کٕنان

تۄہہِ اَنہو اوٗرۍ تۄہہِ کوٚت چھُ اَنُن

آ اَنٕنۍ کوٚت چھِ اَنٕنۍ کوٚت چھِ حظ اَنٕنۍ کوٚت حظ اَسہِ ٹھیٖک ٹھیٖک ٹھیٖک